وعلیکُم السَلام جِناب تُہۍ چھُوا ٹھیٖک تُہۍ چھُو حظ عادِل صٲب آ آ جِناب بہٕ چھُس أمِس عامِر صٲبُن فادر چھُس اہن حظ بِلکُل جِناب اَدٕ حظ اَتھ ہَے چھِ أمِس ہَے چھُ اٮ۪کزام دیُتمُت تۄہہِ یہِ ٹٮ۪سٹ چھا أمۍ دیُتمُت مگر یہِ نَے چھُنہٕ مےٚ باسان کارکردٕگیہ چھَنہٕ أمۍ ہٲومٕژ کِہیٖنۍ نہٕ جِناب آز بہٕ کیٛاہ وَنہو تۄہہِ یہِ چھُ یہِ چھُ دۄہَس راتَس آسان کِتابَن پٮ۪ٹھٕے بہٕ اوسُس پَنٕنۍ کِنۍ سونٛچان شاید بَنٮ۪م پَیلاٹ یہِ ہَتہٕ حظ أمِس چھُنہٕ ٹوٹَل فون وون کِہیٖنۍ فون وون چھُنہٕ أمِس ٹوٹَل جِناب دیُتمُت کِہیٖنۍ بہٕ اوسُس سونٛچان یُتھُے مےٚ اور ترٛوو اَمہِ ساتہٕ اوس یہِ بیٚیِس سکوٗلَس پَران بیٚیِس اِدارَس یَتھ پَران اوس مگر مےٚ حظ ترٛایو أتھۍ اُمیٖدَس مےٚ دوٚپ برابر بَنہِ یہِ پَیلاٹ تٕہٕنٛدِس اِنَسٹیوٗشنَس منٛز مگر وۄنۍ چھُ مےٚ باسان مےٚ باسان یہِ گژھِ پِیان تہِ بَننُے جِناب بہٕ حظ چھُس دَپان وۄنۍ گژھِ یہِ پِیان تہِ بَننُے أمِس تھٲیِو بِلکُل جِناب أمِس تھٲیِو نظر حظ بہتریٖن پٲٹھۍ کیٛازِ أسۍ چھِ أمِس گرِ تہِ اَصٕل پٲٹھۍ گَرِ حظ چھِ أمِس بہتریٖن أمِس چھُ ٹیٖچَر تھوٚمُت پرٛیوٮ۪ٹ ٹیٖچَر مےٚ بیٛاکھ ٹیٖچَر اَہَن حظ بِلکُل حظ وۄنۍ چھُو تۄہے ذِمہٕ دٲری بَس باقٕے ہٮ۪کہٕ نہٕ بہٕ کِہیٖنۍ ؤنِتھ جِناب بَس پَنٕنۍ کِنۍ تۄہہِ چھو پَیی پانَس یہِ پانَس چھِ یہِ کہِ نَرِ زَنٛگ ژَٹان مگر یِمَن چھِ لاگَن وۄنۍ گژھِ سُہ گژھِ نا بیرٕ بَچھٕ کھسُن تہِ پَتہٕ اَہن حظ بِلکُل تۄہہِ چھو پَیی مطلب وۄنۍ ژِنہِ کٲم کٔرِتھ کیٛاہ بَنہِ پَتہٕ اَتہِ چھِ رۄپیہِ وَلہٕ حظ وۄنۍ مگر مےٚ مےٚ تھٲیزیو تیٚلہِ تھٲیزیو فون نمبر سیو مےٚ ؤنۍزیو پَتہٕ کیٛاہ کاردٕ کرگٔے کارکردٕگی ٹھیٖک ٹھیٖک حظ ٹھیٖک حظ جِناب چلو السلام علیکُم